مےٚ چھِ ڈرایِنٛگ ہیٚچھمٕژ سکوٗلَس منٛز اَسہِ اوس ڈرایِنٛگ ہٕنٛز اَکھ میڈَم ییٚمِس ناو اوس رُبیٖنا جی سۄ ٲس اَسہِ اَلگ اَلگ ڈرایِنٛگ ہیٚچھناوان یَتھ منٛز اِنسانَن ہٕنٛزِ شَکلہِ قۄدرَتُک رٕتۍ رٕتۍ مَنظر زیادٕ اَصٕل پٲٹھۍ ہیٚچھنٲیِن مےٚ چھُ یوٗٹوٗب کورٕس اٮ۪را یُڈِمی تہٕ سِکِل شِیَر پٮ۪ٹھ ڈرایِنٛگ ہُنٛد کورٕس کٔرۍمٕتۍ یِمو سۭتۍ مےٚ واریاہ مَدَتھ میلیو یِمن ڈرایِنٛگ کورسو منٛز چھِ کیٚنٛہہ اہم کورٕس یِم بہٕ باقٕیَن لٕکَن تہٕ دوستَن چھَس مَشوَر دِوان یَتھ منٛز اَلٹٕمیٹ ڈرایِنٛگ کورٕس ڈرایِنٛگ ماسٹَر کورٕس دَ آٹ اینٛڈ ساینَس آف ڈرایِنٛگ آن لایِن یُڈِمی پٮ۪ٹھ میَسّر چھِ اَگر کٲنٛسہِ ڈرایِنٛگ شروٗع کَرٕنۍ آسہِ تٔمِس پَزِ یِم آن لایِن کورٕس ضٔروٗر شروٗع کَرٕنۍ بہٕ چھَس ڈرایِنٛگ پَنُن کیریَر بَناوُن یَژھان تہٕ مُستقبِلَس منٛز چھَس بہٕ پَنُن پان اَکھ بہتریٖن اِسلامی کٮ۪لِگرٛیفی ہُنٛد اَکھ بہتریٖن فَنکار بَنُن یَژھان اَمہِ خٲطرٕ چھَس بہٕ واریاہ محنت کران تہٕ دۄہَے چھَس ترٛےٚ ٹُہ ژور گَنٹہٕ پرٛٮ۪کٹِس آسان کَران